وقتہٕ مےٚ چھُ کَران واریاہ زیادٕ وازوان چھُ مےٚ واریاہ زیادٕ تَگان رَنُن مےٚ چھِ کَران واریاہ خۄش یہِ بَناوُن تہٕ وۄنۍ ییٚمہِ اَسہِ ٲسۍ اَکہِ لَٹہِ پٔژھۍ آمٕتۍ تِمو ووٚن مےٚ دوٚپُکھ أکیٛاہ یہِ ژےٚ ژےٚ چھِتھ واریاہ اَصٕل سِنۍ رٔنۍ مٕتۍ ژٕ کِتھ کٔنۍ چھَکھ یہِ رَنان تہٕ مےٚ دوٚپ تِمَن دوٚپمَس کینٛہہ چھُنہٕ پَرواے بہٕ ہاوَو تۄہہِ تۄہہِ چھُو نہٕ ٹٮ۪نشَن نِنٕچۍ کٕہٕنۍ تہِ ضُروٗرت وۄنۍ گٔے کٲم تہٕ تِمو کھیوٚو گۄڈٕ بَتہٕ وَتہٕ تہٕ پوٚتُس چے تِمو نُن چاے تہِ سۄ تہِ ٲس مےٚ پانَے بَنٲومٕژ پَتہٕ اوس مےٚ بَنومُت وازوانُک اَکھ ڈِش تَتھ چھُ ناو کَباب تِم ٲسۍ مےٚ بَنٲیمٕتۍ تِمو تِمَن تِمَن کٔرِنۍ تِم واریاہ خۄش تِمو ووٚن أکیٛاہ ژٕ کِتھ کٔنۍ چھَکھ یہِ بَناوان اَسہِ ہاو ژٕ یہِ پَتہٕ کٔر مےٚ کٲم مےٚ دِتۍ تِمن کٕلاس مےٚ ووٚن تِمن بہٕ ہٮ۪کو نہٕ تۄہہِ یِتھ کٔنۍ ؤنِتھ کیٚنٛہہ تُہۍ اَگر یِتھ کٔنۍ ہیٚچھِو سُہ روزِ نہٕ پرٛوفیشنَل وے کِہینۍ نہٕ بہٕ ہاوَو تۄہہِ پرٛوفیشنَل وے یَس منٛز یا یُتھ تُہۍ ہیٚکِو پَگاہ کُنہِ جایہِ تۄہہِ گیسہٕ یِنو مہمان یِنَو تُہۍ ہیٚکِو تِمَن ہٲوِتھ پوٚتُس کٔر مےٚ کٲم مےٚ دِتۍ مےٚ ووٚن تِمَن تُہۍ ییٖزیو ییٚمہِ دۄہ آتھوارِ دۄہ ییٖزیو تُہۍ تَمہِ دۄہ آسو بہٕ فِرٛی تہٕ دِتۍ مےٚ تِمَن کٕلاس مےٚ پَتہٕ ووٚن مےٚ تِمَن گۄڈنٮ۪تھٕے کَبابَس منٛز کیٛاہ چھُو تۄہہِ کَرُن تۄہہِ چھُو ماز دَگُن یِمو دوٚگ دوٚگ ماز واریاہ زیادٕ پَتہٕ گٔے کٲم تہٕ پَتہٕ ییٚلہِ یِمو ماز دوٚگ مےٚ دوٚپ یِمَن دٔگِو تُہۍ ماز تَتھ سۭتۍ ترٛوو اَسہِ مَسالہٕ بیٚیہِ ترٛٲوۍ ٹھوٗل ترٛوو اَسہِ تَتھ سۭتۍ مَرژٕوانٛگَن لیٚدٕر رۄہَن ترٛوو تہٕ ووٚن مےٚ یِمَن دوٚپمَس تُہۍ بَنٲیِو اَتھ مِکِسچَر کیٛاہ یِمو دوٚگ یہِ واریاہ زیادٕ یہِ ماز اَمہِ پَتہٕ بَنوو اَتھ یِم میٖنہٕ ہیوٗ بَنیو نہ اَتھ کٲشِر پٲٹھۍ یَتھ وَنان چھِ سُے بَنوو یِمو اَتھ کیٛاہ پَتہٕ گٔے کٲم پَتہٕ گٔے کٲم تہٕ کیٛاہ چھِ اَتھ وَنان یُتھُے یِمو یہِ ماز دوٚگ اَمہِ پَتہٕ بَنوو اَتھ یہِ مِن پَتہٕ ووٚن مےٚ یِمَن دوٚپمَس تُہۍ کٔرِو وۄنۍ کٲم دوٚپمہ یِمَن ٲس ٲس نہٕ مگر ہٮ۪کَتھ کِہیٖنۍ یِم گۄڈنِکہِ زَمانہٕ ٲسۍ کَران تَمہِ وِز ٲسۍ دَگان ماز تَمہِ وِزِ ٲسَن نیم آسان تٔتھۍ منٛز ٲسۍ دَگان مگر یِمَن ٲس نہٕ تیٖژاہ ہٮ۪کَتھ کِہیٖنۍ نہٕ پَتہٕ ٲس اَکھ مٮ۪شیٖن لۄکٹٕے تَمی سۭتۍ دَگنٲیِم تٔتھۍ منٛز دَگنٲیِم ماز واز تہٕ بَنوو اَسہِ اَکھ مطلب وۄنۍ گوٚو یہِ پوٗرٕ ماز گوٚو پوٗرٕ بَنیو یہِ میٖنہٕ ہیوٗ بَنیو اَمہِ پَتہٕ کٔر اَسہِ کٲم شیشتُروٗ چھِ اَکھ یِوان تَتھ چھِ وَنان سیٖکھ تِم چھِ آسان ڈَنڈٕ ہِو آسان تَتھ پٮ۪ٹھ تھوٚو اَسہِ سُہ کَبابہٕ تَتھ چھِ وَنان سیٖکھ تہٕ تَتھ پٮ۪ٹھ تھوٚو اَسہِ سُہ کَباب یِتھ کٔنۍ مطلب سُہ میٖنہٕ بَنوو نہ اَسہِ سُہ کوٚر اَسہِ تَتھ پٮ۪ٹھ اٮ۪ڈجَسٹ تٔتھۍ راوُنٛڈ مطلب گول شیپَس منٛز پَتہٕ تھوٚو اَسہِ أکِس جایہِ اوس اَسہِ نار ہیوٗ تھومُت تَتٮ۪ن لٔکرِ ہُنٛد اوس تھومُت تٔتھۍ پٮ۪ٹھ تھوٚو سُہ پَتہٕ کوٚر گرم یِتھ کٔنۍ یِتھ کٔنۍ کوٚرُس تہٕ سُہ تہٕ ترٛوو اَسہِ تَتٮ۪ن پَتہٕ بَنیو تَتھ بَنے کَباب تہٕ بیٚیہِ اوس اَسہِ تَتھ نوٗن ووٗن تہِ رَلومُت تِم گٔے پَتہٕ واریاہ خۄش تِمو ہیوٚچھ اَصٕل پٲٹھۍ تہٕ یِتھ کٔنۍ یِتھ کٔنۍ ہیٚچھنٲے مےٚ تِم پَنٕنۍ ڈِش کَباب